وعلیکُم اسلام آہَن حظ أسۍ چھِ کاے پیٚٹھ آفِس پیٚٹھ نہ حظ نہ تِمن چھِنہٕ چھُٹی کیٚنٛہہ اَسہِ تھٲوے أکِس دۅہَس چھُٹی ییٚمہِ دۄہ تِم گَرٕ وَسیےَ اسہِ تھٲوے تِمن تَمہِ دۄہ یِمن اوس ایٚڈمِشیٚن آسان کَرُن اَڈیٚن باقِین سکوٗلَن منٛز اسہِ تھٲوے امہِ موٗجوٗب چھُٹی پَتہٕ حظ کھُلایے اسہِ دوٚیِمہِ دۄہ سکوٗل تُہُنٛد واڈ چھُنہٕ سکوٗل یِوانٕے أسۍ تہِ اوس تۄہہِ سۭتۍ یِہےَ کَنٹیکٹہٕ کَرُن یہِ کیٛازِ چھُنہٕ سکوٗل یِوان نہ حظ چھُٹی ٲس نہٕ کیٚنٛہہ چھُٹی تھٲویے أکِس دۅہَس اَسہِ ترٛایے یِم گَرٕ اسہِ دوٚپ یِم کرن ایٚڈمِشٮ۪ن بدل سکوٗلن منٛز اَز کیٛازِ چھِنہٕ یِوان اَز چھُ یمن سٲرِوٕے کھۅتہٕ ضروٗری کٕلاس آسان چلان ضروٗری تتھ منٛز چھُ آسان ہیٚچھناوٕنۍ ایٚنٛٹرٛنس ایٚکزام کِتھٕ کٔنۍ چھِ دِوان اَز اوس تِمن ضروٗری ایٚکزام أسۍ تہِ ٲسۍ یِتھٕ پٲٹھۍ سونٛچان زِ سُہ اوس قٲبِل شُر سُہ کیٛازِ اوس نہٕ سکوٗل یِوان اسہِ تہِ اوس تۄہہِ سۭتۍ یِہےَ یہِ رٲبِطہٕ کَرُن مگر اسہِ اوس نہٕ تُہُنٛد نَمبر کیٚنٛہہ نہ حظ اسہِ پیٚو واریاہ کال کوچِنٛگ یلہٕ ترٛٲومٕتِس اَسہِ تھٲویے أکِس دۅہَس چُھٹی مَگر تُہُنٛد واڈ چھُنہٕ یِوانٕے آہَن حظ اسہِ چھُ یلَے یہِ یہِ چھُ اَسہِ یلَے اِنَسچوٗٹ چھُ اسہِ یلَے نَظر تھاوٕنۍ چھِ سٲنۍ کٲم باقٕے چھُ تِمَن پَرُن پانَس تام تِمَن دۅہے ایٹیٚنٛڈ کَرُن سکوٗل بہٕ اگر پَرٕناوَن وَرٕناوَن سۅ چھِ سٲنۍ کٲم پَتہٕ تِہُنٛد گَرِ پَرُن سۄ چھِ تِہِنٛز کٲم او کے میٚم أسۍ چھِ اَصٕل پٲٹھۍ کَران چیک